وعلیکُم السلام ٹھیٖک چھُو حظ کوتاہ حظ چھی ضوٚرَتھ ٲٹھ شَتھ رۄپیہِ اَدٕ حظ کیٚنٛہہ حظ چھُنہٕ بہٕ حظ سوزٕ صُبحَن